کووِڈکٮ۪ن دۄن ؤریَن منٛز روٗد ییٚتہِ ٹوٗرِزَم واریاہ کَم تِم تِم تَمہِ سۭتۍ گٔے ییٚتہِ واریاہ پرٛابلِم اَسہِ یُس مطلب أتھۍ منٛز اوس کٲم کَران ٹوٗرِزمَس منٛز اوس کٲم یِتھ پٲٹھۍ أسۍ تھَوَو ڈَلٕکۍ شِکارا وٲلۍ تِمَن اوس اَمہِ سۭتی روزگار پَنُن مِلان پَتہٕ ہیٚکۍ نہٕ تِم امہِ سۭتۍ کٔرِتھ کینٛہہ مطلب امہِ امہِ سۭتۍ ییٚلہِ تِم پانہٕ ییٚلہِ ٹوٗرِس تیٚلہِ تِمَن چھےٚ آسان سٲرٕے کٲم امی سۭتۍ ہوٹَل والٮ۪ن ہٕنٛز چھُ اَسہِ ہوٹَل تہِ کٔرۍ پَتہٕ تِمَن کُس یی حظ پَتہٕ تَمہِ وِز پَتہٕ کووِڈَس منٛز سٕنٛزٕے کَتھاہ ٲس تہٕ اِتھ پٲٹھۍ واریاہَن چیٖزَن منٛز گوٚو اِفٮ۪کٹ مطلب یور ٲسۍ یِوان دُکاندارَن ٲسۍ ہٮ۪وان مطلب چیٖز تِم تہِ گٔے بنٛد مطلب گامہٕ گام ٲسۍ چَکرَس أسۍ کَران ییٚتہِ اوس مطلب زَن ٹٮ۪کٕس وغیرہس یِتھ پٲٹھۍ گوٚو گورمٮ۪نٛٹَس تہِ گوٚو اِفٮ۪کٹ مطلب اَز چھِ تویتہِ ٹھیٖک چَلان تَنہٕ پٮ۪ٹھ گوٚو واریاہ اِنکِرٛیٖز ایز کَمپیڈ ٹُہ مطلب برونٛہہ ییٚلہِ زٕ ساس پنٛدہ شُرہَس منٛز ٲسۍ یِوان یور سَدہَس منٛز ٲسۍ یِوان پَتہٕ وُہ ژٕ زٕ ساس اَکہٕ وُہ روٗد بنٛد ڈیوٗ ٹُہ کووِڈ کووِڈ پَتہٕ ییٚلہِ ییٚلہٕ ییٚلہٕ گوٚو زٕ ساس وُہ اَکہٕ زٕتووُہ ترٛووُہ اَتھ منٛز اوس واریاہ ٹوٗرِزَم واریاہ بیٖڈ تہٕ اَز چھِ واریاہ اَصٕل ٹوٗرِزَم ہَرکانٛہہ مطلب شِکارا وٲلۍ تہِ چھِ اَصٕل کانٛہہ سا زینان دُکاندار تہِ ہوٹَل وٲلۍ تہِ اَتھ چھِ واریاہ ہاے ریٹ گٔمٕژ ہوٹلَن ییٚمہِ باپَتھ کیٛازِکہِ ٹوٗرِسٹ چھِ واریاہ تَران بیٚیہِ واریاہ جایہِ چھِ ییٚتہِ یِم مطلب ٹوٗرِسٹ وٕچھنہِ یِوان خۄش تہِ چھِ کَران بیٚیہِ چھُ ییٚتہِ ییٚتہِ گوٚو واریاہ اِنکِرٛیٖز ٹوٗرِزٕم